یتھ گَژھِ مےٚ باسان نَمدٕ چھُ یہِ چھُ اَصٕل واریاہ اَصٕل چھُ یہِ گَژھِ ٹیٛوٗرِسٹَن یور ییٚلہِ ٹیٛوٗرسٹ چھِ یِوان یِمن خٲطرٕ چھُ یہِ یہِ اَصٕل کالٹی نَمدٕ میلان ٹرٛیٚکِنٛگ روٗٹس اگر أسۍ وُچھو سۄنہٕ مرگ چھِ اَصٕل ٹرٛیٚکِنٛگ روٗٹ ہیٚرِ گَنٛگہٕ بَل سایڈَس واریاہ اَصٕل ٹرٛیٚکِنٛگ روٗٹ چھُ تہٕ واریاہَن جایَن چھُ گنگہٕ بَل چھُ یَپٲرۍ کیٛاہ چھِ ونان اَتھ بیٚیہِ نُنٛدٕ کُل چھُ یَپٲری اپٲ اَپٲری یہِ چھُ ہیٚرِ واریاہ جایَن چھُ ٹیٛوٗرِزٕم تہٕ یِم ٹرٛیک چھِ اَصٕل تہٕ واریاہ بہتریٖن ٹرٛیک چھِ آ یتھ یتھ یُس کَشمیٖرس مَنٛز یُس ٹیٛوٗرِزِٕم خٲطرٕ اگر أسۍ مَنیج ہیٚکو کٔرِتھ یتھ گَژھِ گو یُس اَتھارٹی چھِ آسان واریاہ اَتھارٹی چھِ یہِ یہِ پینٕز نِوان اَتھ خٲطر تہٕ اَتھ گَژھِ واریاہ باضابطہٕ ٹِکٹ گَژھِ آسٕنۍ ٹیٛوٗرِزٕم خٲطر میپ گَژھِ آسُن تہٕ بیٚیہِ گَژھِ گایڈ یُس آسہِ تٔمِس گَژھِ نالیج آسٕنۍ تَمہِ ٹرٛیکہِ تہٕ گایڈ یُس چھُ سُہ چھُ مین اَتھ خٲطرٕ تہٕ گایڈ یُس چھُ آسان تٔمِس گَژھِ پراپَر نالیج آسٕنۍ ایٚویرنٮ۪س گَژھِ آسٕنۍ تہٕ اگر أسۍ وُچھو ٹیٛوٗرِزِٕم ٹرٛیک یَپٲرۍ چھُ یہِ کَشمیٖر یُس یُس چھُ گَنٛگہٕ بَل سایڈٕ چھُ سُہ چھُ واریاہ ہیٚکٹِک ٹرٛیک تتھ چھُ گایڈ ضروٗری ضروٗرت تہٕ ہیٚرِ اگر وُچھو یہِ گَنٛگہٕ بَل تتھ مَنٛز چھُ یہِ چھُ شےٚ کلو میٖٹر اکھ ٹرٛیک شیٚن کِلوٗ میٖٹرن گَژھِ اَتھ چھُ گُر تہِ ضروٗرت بۅن گُرۍ وٲلۍ تہِ گَژھَن اَصٕل آسٕنۍ گُر تہِ گَژھِ تازٕ آسُن اَتھ خٲطرٕ چھُ ٹرٛیک واریاہ ضروٗری ضروٗرت تہٕ تَوے چھُ ونان اَتھ یُس مَنیج چھُ ٹیٛوٗرِزٕم کَران کَشمیٖرَس مَنٛز یہِ چھُ بیٚٹر مَنیج کَران ٹیٛوٗرِزِٕم یُس ڈِپاٹمٮ۪نٛٹ چھُ یہِ چھُ اَصٕل پٲٹھۍ اَتھ مینشَن یہِ اَصٕل پٲٹھۍ یہِ اَتھ یہِ کَران چلاوان ٹیٛوٗرِزٕم تہٕ بہتریٖن چھُ یوٚہَے یور یِن تہٕ ٹیٛوٗرِزٕم اگر یمن ہیوٚن چھُ یہِ لوکَل کرٛافٹس اگر وُچھو نَمدٕ چھِ واریاہ اَصٕل ہینٛڈ میکِنٛگ چھِ یہِ یِم واریاہ یہِ فیمَس دُنیاہَس مَنٛز چھِ فیمَس یِم نَمدٕ